بیٚیہِ ؤنۍتو بیٛاکھ کَتھ کَلچَرَل کیٛاہ ڈِفرَنٕس یا سِمِلیرِٹی باسیوٕ تۄہہِ کٔشیٖر تہٕ بٮ۪نٛگلورَس مُتعلق

یوٚتَتھ تام أسۍ کَتھ کَرو ہٮ۪لٕتھ کِیَر سِسٹَمٕچ بٮ۪نٛگلورَس منٛز بٮ۪نٛگلورَس منٛز چھِ ہٮ۪لٕتھ کِیَر واریاہ زیادٕ اٮ۪ڈوانٕس تہٕ کیٛازِکہِ یہِ چھِ اَکھ مٮ۪ٹرٛوپالٹِیَن سِٹی تہٕ ییٚتہِ چھُ وِدِن وَن کِلوٗ میٖٹر یا وِدِن ٹوٗ کِلوٗ میٖٹر ریڈیَسَس منٛز آسان ہاسپِٹَل اٮ۪ویلیبٕل اَسہِ تہٕ پیشَنٹَن چھَنہٕ گژھان سختی کُنہِ کیٛاہ وَنان اَتھ ایمَرجَنسی منٛز کُنہِ ہَسپَتالَس منٛز واتنَس کینٛہہ تہٕ بیٚیہِ چھِ بیٛاکھ چیٖز أسۍ یُتھے أسۍ ہاسپِٹَلَس منٛز وٕچھان چھِ پیشَنٛٹ یِوان تہٕ تِم چھِ اَکثر کَران کٲم تِم چھِ ڈاکٹرن نِش یُتھُے یِن تِم تِمَن چھِ ڈاکٹَر پوٗرٕ ہِسٹرٛی لگ بگ أڈِس گَنٹَس چھِ ییٚتہِ ہِسٹرٛی کَلٮ۪کشَن گژھان اٮ۪باوُٹ پیشَنٹ کیٛاہ وَنان اَتھ أمِس کیٛاہ چھِ پرٛٲنۍ ہِسٹرٛی روٗزمٕژ ہٮ۪لتھٕچ تہٕ بیٚیہِ أہٕنٛزِ فیملی ہِنٛز ہِسٹرٛی چھِ یِوان پِرٛژھنہٕ ہٮ۪لٕتھ ہِسٹرٛی تہٕ بیٚیہِ بیٛاکھ چیٖز ییٚتیٚتھ تام أسۍ ڈایگناسٹِک یِم وٕچھو اِوالویشَن کِتھ پٲٹھۍ چھِ گَژھان تہٕ پیشَنٹَن چھِ یِوان کیٛاہ وَنان اَتھ واریاہ اَصٕل طٔریٖقَس منٛز کِیَر کَرنہٕ تہٕ تِمَن چھِ گَژھان کیٛازِ کہِ ییٚتِچ ٹٮ۪کنالجی چھِ واریاہ زیادٕ چھِ اَصٕل آی ٹی سٮ۪نٹَر چھِ نِیر بَے تہٕ یِم ہاسپِٹَلَن منٛز یِم سِسٹَم وغیرہ چھِ تِم چھِ واریاہ زیادٕ اٮ۪ڈوانٕس تہٕ یِم ییٚمہِ کہِ وجہ سۭتۍ تہِ پیشَنٹَس ٹرٛسٹ چھِ آسان ہاسپِٹلَس پٮ۪ٹھ زِ مےٚ واتہِ ییٚتہِ واریاہ اَصٕل کِیَر تہٕ بیٚیہِ چھِ یُتھُے ہاسپِٹَل یُس ہٮ۪لٕتھ کِیَر آسان چھُ یہِ چھِ ییٚتہِ جگہ جگہ گَژھان تہٕ بیٚیہِ چھِ کَران کٲم ہٮ۪لٕتھ کیمپ چھِ گَژھان ییٚتہِ تہٕ یِم چھِ ہیٚچھناوان خلقَن یُس اٮ۪مَرجَنسی کِیَر آسہِ دیُن فار ایٚکزامپٕل اَگَرے کٲنٛسہِ پیشَنٹَس چوک گَژھِ اٮ۪مَرجَنسی منٛز یا کٲنٛسہِ ہاٹ اَٹیک چھِ گَژھان تہٕ أسۍ کِتھ کٔنۍ دِمو تٔمِس پیشَنٹَس سی پی آر وغیرہ سُہ چھُ یِوان ہیٚچھناونہٕ تہٕ بیٚیہِ چھُ بیٛاکھ چیٖز یِوان ہیٚچھناونہٕ اَگرَے کٲنٛسہِ تَتھ وَنان ۂٹِس پٮ۪ٹھ چھِ نہ گژھان کیٚنٛہہ بَنٛد یا گَنٛڈ گژھِ تَمہِ وِزِ کیٛاہ یی کرنہٕ سُہ تہِ چھُ اکھ اٮ۪مرجنسی آسان تہٕ تَمہِ وِز کیٛاہ یی کرنہٕ سُہ چھُ یِوان ہیٚچھناونہٕ ییٚتہِ کٮ۪ن خلقن تہٕ بیٚیہِ چھِ ہٮ۪لٕتھ کِیَر سِسٹَمَس منٛز ییٚتہِ اَگَرے وٕچھو وِدِن ٹوٗ کِلوٗ میٖٹَر ریڈیَس چھِ یِوان ہاسپِٹَل لَبنہٕ تہٕ تاب حال اگر اَگر أسۍ کٔشیٖر منٛز وٕچھو ییٚتہِ چھِ ہٮ۪لٕتھ کِیَر آسان واریاہ زیادٕ دوٗر اگر پیشَنٹَس ہاٹ اَٹیک چھِ گژھان ییٚتہِ چھَنہٕ آسان کٲنٛسہِ پَتہٕے کٔشیٖرِ منٛز زِ أسۍ کیٛاہ کَرو تہٕ بیٚیہِ چھُ ہَسپَتال آسان واریاہ دوٗر یہِ ییٖتِس کالَس پیشَنٹَس چھِ آسان ڈٮ۪تھ گٔمٕژ تہٕ بیٚیہِ اگرَے أسۍ وٕچھو ہَسپَتالَن منٛز اَتہِ اَتہِ چھُ واریاہ زیادٕ کاسٹلی گژھان ایم آر آی یا سی ٹی سکین یہاں تک کہِ اَگَر أسۍ پنٛنِس ڈِسٹِرٛک ہاسپِٹَل پُلوٲمِس منٛز وٕچھو اَتہِ چھُنہٕ اٮ۪ویلیبٕل بِلتُل بالکل تہِ کِہیٖنۍ ایم آر آی تہِ سی ٹی سٕکین تہٕ بیٚیہِ چھِنہٕ خلق کَران ٹرٛسٹہٕ ٹوٹَل کِہیٖنۍ نہٕ کیٛاہ وَنان سٲنِس یَتھ یِم ٹٮ۪سٹ وغیرہ کَران چھِ ییٚتہِ ہَسپَتالَن منٛز تہٕ یِم چھِ اَمے موٗجوٗب نیٚبَر نیران ہاسپِٹَل نیٚبَر تہٕ لوکَل پرٛایویٹ کِلنِکَن پٮ۪ٹھ گژھان تہٕ تَتہِ ٹٮ۪سٹ کَرناوان کیٛازِکہِ تَمَن پٮ۪ٹھ چھِ آسان یِمَن پیشَنٹَن واریاہ زیادٕ ٹرٛسٹ تَتیٚتھ چھِ یِم ٹٮ۪سٹ وغیرہ کَرناوان سُہ چھِ یِمَن مگر اَکہِ لحاظ درٛوگ گژھان بیٚیہِ بیٛاکھ چیٖز اَگَرے وٕچھو اَتہِ یُس میڈِسَن چھُ آسان سُہ چھُ نہٕ آسان مےٚ چھُ نہٕ باسان سُہ چھُ آسان یوٗت ایٚفِکیسی چھَنہٕ آسان تَتھ کینٛہہ تہٕ پیشَنٹَس چھَنہٕ واریاہ دَوا کھٮ۪تھ تہِ فرق یِوان کِہیٖنۍ نہٕ تاب حال اگر أسۍ ییٚتیُک دوا پھوٚل وٕچھو ییٚتہِ چھِ أسۍ دوا پھوٚل کھٮ۪وان ییٚتہِ چھِ گژھان واریاہ جلدی فرق اگر بیٚیہِ وٕچھو کَلچَرَل ڈِفرَنٕس کَلچَرَل ڈِفرَنٕس چھُ واریاہ زیادٕ اَگَرے ییٚتیُک کَلچَر وٕچھو ییٚتہِ چھِ خلق کَران واریاہ زیادٕ وٮ۪سٹٲرٕن کَلچَرَس فالو تہٕ بَٹ اگرَے تاب حال أسۍ پنٛنہِ کٔشیٖرِ منٛز وٕچھو پنٛنہِ کٔشیٖرِ منٛز چھِ ساروی کھۄتہٕ زیادٕ سِمپٕل سِٹی اَسہِ تہٕ سون کا کَلچَر چھُ واریاہ زیادٕ ڈِفرَنٛٹ ییٚتہِ کہِ کَلچَر کھۄتہٕ تہٕ فُڈ فُڈَس منٛز تہِ چھِ واریاہ زیادٕ ڈِفرَنٕس تہٕ کیٛاہ تۄہہِ آسِوٕ پانَس تہِ پَتہٕ ہٕے زِ یُس نارٕتھ اِنڈیَن فُڈ چھِ سُہ چھُ آسان ٹوٹَل ڈِفرَنٹ تہٕ سانہِ کٔشیٖرِ ہُنٛد فُڈ چھِ ٹوٹَل ڈِفرَنٹ نارٕتھ اِنڈیا نِش تہِ یِوان لَبنہٕ تہٕ بیٚیہِ اگرَے موسمٕچ کَتھ کَرو کٔشیٖرِ منٛز چھِ آسان موسَم واریاہ زیادٕ اَصٕل بالکُل ہیوٚر بۄن چھِ گژھان ٹھنٛڈی تہِ چھِ آسان واریاہ زیادٕ جوٗن جُلَے یَس منٛز چھِ آسان گَرم تہِ واریاہ زیادٕ کٔشیٖرِ منٛز وٕچھان چھِ أسۍ واریاہ موسَم یِوان لَبنہٕ یا یہِ ہرُد چھِ آسان سونٛت چھِ آسان وَندٕ چھِ آسان وَندَس منٛز چھِ شیٖن تہِ پٮ۪وان یہِ چھِ خوٗبصوٗرت باسان واریاہ زیادٕ تَمہِ لحاظ سیٖنری تہِ چھِ اَتہِ واریاہ زیادٕ اَصٕل تہٕ بیٚیہِ چھِ پُلوٗشَن کٔشیٖر منٛز واریاہ زیادٕ کَم بَٹ اگرَے أسۍ وٕچھو بٮ۪نٛگلورَس منٛز بٮ۪نٛگلورَس منٛز چھِ واریاہ زیادٕ آسان پُلوٗشَن ییٚمہِ کہِ وَجہ سۭتۍ خلق چھِ بٮ۪مار پٮ۪وان تہٕ گاڑِ گاڑِ چھِ شور چھِ آسان واریاہ زیادٕ یا ٹرٛانَسپوٹ بَٹ ٹرٛانَسپوٹ فیسَلٹی چھِ ییٚتہِ واریاہ اَصٕل تہٕ اِنسان چھُ وِدِن نو ٹایم واتان پنٛنِس مقامَس پٮ۪ٹھ بَٹ کٔشیٖرِ منٛز چھِ تَمہِ لِحاظ اَسہِ پرٛابلِم یِوان لَبنہٕ تہٕ اگر أسۍ وٕچھو ییٚتیُک ییٚتہِ تہِ چھِ گرٛیٖنری یِوان لَبنہٕ بٮ۪نٛگلور تہِ چھِ بیوٗٹِفُل سِٹی سِٹی تہِ چھِ اَکھ آسان پَنٕنۍ اَکھ خوٗبصوٗرتی بَٹ مےٚ چھُ باسان نیچرَل اَسہِ پَزِ پنٛنہِ پنٛنِس نیچرَسٕے کیٛاہ وَنان اَتھ کیٛاہ وَنان اَتھ رٲچھ کَرٕنۍ تہٕ بیٚیہِ اگرَے أسۍ بیٛاکھ چیٖز وٕچھو سِملیرِٹی ییٚتہِ کِس تہٕ اَتہِ کِس کَلچَرَس منٛز گوٚو کہِ ییٚتہِ چھِ سِملیرِٹی وٕچھو اَتہِ کِس تہٕ ییٚتہِ کِس یَتھ موسمَس منٛز سُہ گوٚو کیٛاہ وَنان اَتھ ییٚتہِ چھِ اَکثَر آسان روٗد پٮ۪وان ٹھیٖک چھا تہٕ بَس یُتُے